وعلیکُم السلام وَرحمتہُ اللہ اَلحمدُ اللہ تُہۍ چھُو ٹھیٖک حظ شُکُر رۄبَس کُن تُہۍ بوزنٲیِو اَہَن حظ آ بِلکُل حظ تُہۍ کَم حظ

أسۍ چھِ اَسہِ چھِ واریاہ قسٕم حظ منچھ چھِ کِٹ کیٹ چھِ کیٚٹبری چھِ حظ فِفٹی فِفٹی چھِ حظ اَہَن حظ بِلکُل چھِ لۄکُٹ ڈَبہٕ گژھان زٕ ہَتھ رۄپیہِ تہِ بوٚڈ چھِ گژھان ژور ہَتھ رۄپیہِ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھِ اَہَن حظ آ آنلایِن تہِ چھِ گژھان آف لایِن تہِ حظ دۄنوٕے حظ کیش آن ڈیلؤری تہِ ہُتھ کٔنۍ تہِ حظ کلوسہ اَہَن حظ آ آ بِلکُل حظ بٔرٕتھ ڈے کیک تہِ چاکٕلیٹ تہِ بِلکُل بِلکُل اَدٕ حظ اَدٕ ٹھیٖک حظ چھِ اَدٕ کیٛاہ